ٲں وُنی ٲسۍ أسۍ یوگا ہٕچ کَتھ کَران أتھۍ سۭتۍ ستۍ میٚڈِٹیشَن تہِ چھُ واریاہ زیادٕ ضُروٗری میٚڈِٹیشَن سۭتۍ کیٚاہ چھُ گژھان کہِ ٲں أسۍ چھِ تفکُر کَران أسۍ چھِ فکر کَران یَتھ کایناتَس متعلق یُس ٲں سون خالق چھُ ییٚمِس یہِ دُنیا خلق چھُ کوٚرمُت اَتھ متعلق چھِ أسۍ کَران تفکر فکر کَران میٚڈِٹیشَنَس منٛز چھِ یِم چیٖز تہِ یِوان کہِ تَمہِ کہِ وَجہ سۭتۍ چھِ مطلب یِم اسہِ ٲں نَگیٹِو تھاٹٕس چھِ آسان پَننِس دیٚماغَس منٛز آمِتۍ ییٚلہِ أسۍ میٚڈِٹیشَن چھِ کَران تِم نَگیٹِوِٹی نَگیٹِو تھاٹٕس چھِ سٲری مطلب سانہِ دیٚماغ منٛز نیران اور چھِ پازِٹِووِٹی یِوان سٲنِس سانہِ باڈی مَنٛز چھِ پازِٹِو ایٚنرجی جَنریٹ گَژھان یُتھُے أسۍ میٚڈِٹیشَن چھِ کَران بیٚیہِ یُتھُے أسۍ بریٖدِنٛگ ایٚگزَرسایِز چھِ کَران یتھُے أسۍ ٲں مطلب صُبحٲے مارنِنٛگَس منٛز یُتھُے أسۍ بریٖدِنٛگ ایٚگزَرسایِز چھِ کَران شاہ چھِ انٛدر نِوان پتہٕ چھِ یہوے ٲں شاہ أسۍ رُکناوان کیٚنٛہس ٹایمَس اَمہِ کہِ وَجہ سۭتۍ چھِ أنٛدرٕ یِم لَنٛگٕس چھِ تِم چھِ ایٚکٕسپینٛڈ گژھان تِم چھِ تھوڑا بَڑھان تَمہِ پَتہٕ چھِ أسۍ یہِ یہوے شاہ ترٛاوان واپَس ٹھیٖک چھا یہوے شاہ چھِ أسۍ واپَس ترٛاوان کہِ یہِ چھُ اَکھ سٔرکٕل یہِ چھُ اَکھ سایکل بَنان یُِتھُے أسۍ مطلب آکسیٖجَن چھِ انٛدر نِوان پَتہٕ چھِ أسۍ کاربَن ڈاے آکسایِڈ ترٛاوان واپَس تَمہِ کہِ وَجہ سۭتۍ یِم لنٛگٕس سٲنۍ چھِ تِم چھِ ایٚکٕسپینٛڈَ گَژھان زیادٕ ایٚکٕسپینٛڈ گژھان تہٕ بنٛد گژھان ٲں تَمہِ سۭتۍ کیٛاہ چھُ گَژھان کہِ ٲں سانہِ باڈی منٛز چھُ بٕلَڈ سٔرکولیشَن تہِ چھِ واریاہ فاسٹہٕ گژھان تَمہِ بٕلَڈ سٔرکولیشَن فاسٹہٕ گَژھنہٕ سۭتۍ چھُ سون یُس دیٚماغ چھُ سُہ چھُ مطلب اصٕل پٲٹھۍ کٲم کَران أسۍ چھِ ہیٚکان واریاہ چیٖز پَتہٕ مطلب اصٕل پٲٹھۍ کٔرِتھ آ میٚڈِٹیشَن یہِ ووٚن مےٚ نگیٹِوِٹی چھِ سٲرٕے دوٗر ژَلان پازِٹِو ایٚنرجی چھِ سانہِ باڈی منٛز یِوان یہِ چھُ اَکھ واریاہ اِمپارٹیٚنٹ رول کَران ادا یوگا ہَس منٛز مطلب یوگا ہَس منٛز گَژھہِ ضروٗری آسٕنۍ میٚڈِٹیشَن گَژھہِ اِنسان کَرُن ضُروٗری برٛیٖدِنٛگ ایٚگزَرسایز گَژھہِ کَرُن ضروٗری تفکر فکر چھِ اَتھ منٛز ضُروٗری